ہیلو اَسَلامُ علیکُم اُبَر وۄستہٕ چھُکھ حظ جِناب اوٚڑ گٲنٛٹہٕ گٔیے ژےٚ وَنان بہٕ ووتُس بہٕ ووتُس چھُکھ کَتہٕ ژٕ حضرت کیٛاہ چھُکھ ژٕ وَنان اوٚڑ گٲنٛٹہٕ گٔیے ژےٚ وَنان ییٚکیٛاہ ووتُس ییٚکیٛاہ ییٚتٮ۪تھ چھُس پھَلٲنۍ جاے چھُس پھِستٲنۍ جاے چھُس چھُکھ نہٕ ژٕ کُنے اے اہَن حظ بہٕ چھُسَے ژےٚ ییٚکیٛاہ ییٚتٮ۪تھ ڈلگیٹ چھُسَے بہٕ ژےٚ فُٹ بِرٛجَس نِش کَران اِنتطار گٲنٛٹہٕ گوٚو مےٚ تاپہٕ سۭتۍ دوٚدُس بہٕ نہ ژٕ وَنتہٕ مےٚ مہربٲنی کٔرِتھ ژٕ چھُکھ کَتٮ۪تھ ژٕ چھُکھ پانٛژو گٲنٛٹو مےٚ وَنان بہٕ چھُس پولو وِو مارکیٹَس نِش ژٕ ووٚن مےٚ ژےٚ کوتاہ ٹایِم لَگی یوٚتانۍ یِنَس اَکٕے کَتھاہ ووٚن حظ ژٕ مےٚ دَہ مِنٹ لَگنَیا وُہ مِنٹ لَگنَیا زٕ گٲنٛٹہٕ لَگنَیا ترٛےٚ گٲنٛٹہٕ لَگنَیا لَگی کوٗتاہ نہ نہ نہ نہ ژٕ چھُکھ وَنان ٹرٛیفِک جام چھِ فِستٲنۍ چیٖز چھُ پھَلٲنۍ چیٖز چھُ ژٕ چھُکھ أمَے لَبہٕ ٹاس وَنان اَکٕے کَتھ ووٚن ژٕ مےٚ ژےٚ کوٗتاہ ٹایِم لَگی

بہٕ حظ چھُسَے ییٚتٮ۪تھ فُٹ بِرٛجَس نِش ژے پیٛاران بہٕ دوٚدُس ییٚتٮ۪تھ تاپہٕ سۭتۍ ییٚتہِ چھُ تاپہٕ کرٛاے فُٹ بِرٛجَس تٔرۍ تھٕے چھُسَے بہٕ کھَڑا مےٚ چھ مَے لٲجمٕژ کِرٛہِنۍ اِنَر تہٕ اَسمٲنۍ رنٛگہٕ پینٛٹ زیوٗٹھ زیوٗٹھ چھُس بہٕ تھوٚد تھوٚد تہٕ بہٕ چھُس فُٹ بِرٛج تٔرۍ تھٕے پیٹرول پَمپَس سٮ۪دٕ سیوٚد ژے پیٛاران مہربٲنی مہربٲنی کٔرِتھ یِیِو تُہۍ جلد از جلد کیٛازِ بہٕ دوٚدُس ییٚتٮ۪تھ تاپہٕ سۭتۍ تہٕ وٕ چھُ مےٚ تۄہہِ یِہٕے اُمید زِ تُہۍ یِیِو جلدی مےٚ تہِ چھِ برونٛٹھ کُن واتُن اَدٕ ژٕے ووٚن مےٚ چھا ژے سۭتۍ بِہُن تیٚلہِ ژٕ چھُکھ بیکٕل کَتھٕ کَران ییٚکیٛاہ ووتُس پھَلٲنۍ جاے چھُس پھِستٲنۍ جاے چھُس وۄستہ کَر جلدی مےٚ تہِ گوٚو ژیر نَتہٕ کَرٕ کینسَل رایڈ بہٕ کَرٕ بیٚیہِ کٲنٛسہِ تیٚلہِ بہٕ ژھانڈٕ آٹوٗ اَکھ ییٚتٮ۪تھ چلو چلو وٲتِو جلدی جلدی